آ مےٚ چھِ کیٛاہ چھِ وَنان یَتھ ییٚمہِ ساتہٕ بہٕ کُنہِ ساتہٕ دَوان اوسُس نا مَطلب اَکہِ لَٹہِ چھُ مےٚ لۆگمُت زَنٛگہِ لۆگ مےٚ دَوان دَوان پَتہٕ کیٛا چھُ وَنان اَتھ کۆر مےٚ کٲم اَتھ کھۆت ہٕنؠر واریاہ پَتہٕ کۆر مےٚ اَتھ کٲم پَتہٕ آوُس بہٕ گرٕ تہٕ کۆر کرٛیک بَنٛڈیج کرٛیک بَنٛڈیج اَتھ تہٕ کیٛاہ چھِ وَنان یَتھ تَمہِ سٟتۍ گٔیہِ مےٚ پَتہٕ واریاہ فَرق أکِس دۅن دۄہَن منٛز گوٚو ووٚتھ اَتھ ہٕنؠر وُنؠر تہٕ گوٚو مےٚ سُہ ٹھیٖک